اسہِ ہسا چھِ چاروٲے یِمن چاروایَن چھُ دود دَگ کَران یِمَن چھُنہٕ علاج بَنان کینٛہہ چاروٲیِس نٹِس آسؠس گردٕنۍ آسؠس ٲسس آسؠس یتھ آسہِ گردنۍ تہٕ چھُ پؠوان یسا یہِ درٛٲتۍ لاگٕنۍ ٲسٕس آسہِ چھُ پؠوان دوا اَنُن ہتھ آسہِ کُھورَس آسہِ نیٚٹِس آسہِ تَتھ چھُ آسان لُونٛگ اگر اوسُس چھُ پؠوان دوا اَنُن ڈاکٹَرِی پؠٹھ چھُس پؠوان چھَلُن سُہ تَتھ دَوا آبَس منٛز چھُس پؠوان دوا ترٛاوُن چھِ چھَس فرَق گژھان اگر ہُتھ کُنۍ دود کَرِاَس ٲسَس چھِس تَتھ تہِ پؠوان دَوا ترٛاوُن چھَلُن ٲس چھَس فرَق گژھان وۄنۍ چھُ پَتہٕ کٲنٛسہِ زَن اَسہِ دِتھ چھُ کَرَن چاروایس نَکھَس کَرِ دود دَانٛدَس سُہ چھُن پاوان پَتَھر چھِ مُہنی سُمبراوان چھِ سوٚمبراوان کاٹھ کشڑِ چھِ بوٚٹھ بۄن لۄبڑ بۄن زالان کشڑِ بۄن زاالن یہِ چھِ درٛٲتۍ تَتھ اَنٛدر تھاوان تِمن درٛاتؠن چھِ پٔتۍ کِنٛۍ رَب لاگَن دَنَن چھِ یہِ چاروٲے پتَھر پاوان أمِس چاروٲیِس چھِ زالَن پتہٕ یہِ مٔہنی تَتؠن ییٚتؠن یہِ دوٗد گرٕدٕنۍ آسِس تٔمِس چھِ پتہٕ کِرٛیٚچھ تَپٲرۍ وۄتھن بیٚیہِ چھُ یہِ ہسا یہِ چیٖز چھِ أسۍ کٲم کران یہِ چھِ خبَر گام کٮ۪ن اتہِ پؠٹھ ہُکُن یہِ ہسا گژھِ خۄدا تہٕ رسُول بوزُن یِمن گژھِ شَفات سوزُن چار وایَن تہِ دود دَگ گژھؠکھ نہٕ کرُن ییٚتہِ چھُنہٕ کِہیٖنۍ حِساب کِتابٕے ییٚتہِ چھُنہٕ حِساب کِتاب یِمن چاروایَن چھِ لاسٹَس ییٚلہِ دود علاج گژھؠکھ نہٕ سیوٚد پَتہٕ چھِ یِمن ہۄلہٕ ہٕج نہٕ گژھن اَنٛدٕرے یِمن چھُ پھۄکھ کھسان یِم چھِ وٕچھان وٕچھان مَرَن